وعلیکُم اسلام آ سجاد صٲب چھُوا آ أسۍ چھِ سکوٗل پٮ۪ٹھ آ تُہُنٛد بَچہِ چھُ نہٕ حظ ییٚتہِ پَران اَرسلان آ سُہ گوٚو تھوڑا نا ٹھیٖک پَہمَتھ حظ اگر تُہۍ جلدی پَہم یِیو تہٕ سُہ نیٖوُن گَرَے تٔمِس کرے اَسہِ ٹرٛیٖٹمٮ۪نٛٹ تہٕ تھوڑا تہٕ آ چلو چلو چلو ٹھیٖک چھِ